اننت ناگ ڈِسٹرکَس منٛز چھُ تۄہہِ پَاے کہِ ییٚتہِ چھِ واریاہ جنٛگلات مگر یِم لُکھ چھِ ییٚتہِ چھِ تِم یِم کُلۍ ژَٹان تہٕ بَناوَان تِمَن بِلڈِنٛگ خٲطرٕ کَرَان یوٗز پینلِنٛگ فٔرنِچَر خٲطرٕ کَرَان یوٗز ییٚتہِ چھِ واریاہ ڈِفارسٹریشَن گژھان تہٕ اَکہِ لَٹہِ ٲسۍ أسۍ سکوٗلَس منٛز تہٕ اَسہِ کٔر تَمہِ پَتہٕ اکھ پلانٛٹَیشَن ڈرٛایِو أسۍ گَۍ پَنٕنۍ سکوٗلٕکۍ سٲری سٹوٗڈَنٛٹ یِم ٲسۍ پَیرَنٛٹ ٲسۍ ٹیٖچٲرٕس ٲسۍ تہٕ اَسہِ کٔر مَٹن اَیٚریاہَس منٛز یُس بونٛزوٗ طرفہٕ چھِ بال اکھ اَسہِ تَتھ منٛز چھِنہٕ مطلب کٕہٕنۍ تہِ پُلانٕس تَتِہ چھِکھ سٲری کُلۍ ژٔٹمٕتۍ اَسہِ کٔر تَتھ پٕلانٹیشَن ڈرٛایِو سٕٹاٹ اَسہِ رُوِۍ تَتھ لگ بگ ساروِی سٕٹوڈنٛٹَو اَکھ کُل زٕ زٕ کُلۍ ترٛےٚ ترٛےٚ کُلۍ رُوِۍ تَتھ اَسہِ تہٕ بیٚیہِ کٔر اَسہِ تَمہِ علاوٕ یِم لٕکھ چھِ تِمَن تہِ کٔرۍ تِم تہِ کٔرۍ اَسہِ تِم ماٹِوَیٹ تِمن تہِ دوٚپ اَسہِ دوٚپُکھ پٕلانٹیشَن ڈرٛایو یَتھ منٛز بٔنیو تۄہہِ حِصہٕ ییٖتیٛاہ تُہۍ پٔلانٛٹ رُوِیٚو تیوٗتاہ بٔچِو تُہۍ اکھ بَچاوو أسۍ پَنٕنۍ زٔمیٖن تہِ بیٚیہِ چھُ اَسہِ یِمو سۭتۍ کُلیو سۭتۍ چھُ اَسہِ صاف ہوا میلان تِمن ووٚن اَسہِ تِمن دِژ اَسہِ اَیٚجُوکیشَن اَتھ مُتعلِق کہِ تِم گٔے ماٹِوَیٹ کہِ آ أسۍ نہٕ سۄ ژَٹو کُلۍ کیٚنٛہہ اَگر أسۍ ژَٹو تہِ مَگر تہندۍ دِمو أسۍ بیٛاو بَدل کُل کیازکہِ اَمو سۭتۍ چھِ اَسہِ واریاہ فٲیدٕ مِلان اَسہِ اگر أسۍ روٗد پیٚیہِ زٔمیٖن چھنہٕ گژھان نیٖرِتھ کینٛہہ سایِل چھَنہٕ گژھان اَسہِ چھِ اَمہِ منٛز ہؠکان پَتہٕ یِم چھِ کانٛہہ چھِ آسان ژوٗنٛٹھۍ کُل سُہ چھِ اَسہِ دِوان فَصٕل ڈُنہِ کُلۍ چھِ اَسہِ دِوان فصٕل تہٕ یِم چھِ اَسہِ اَتھ منٛز واریاہ ہیلٕپ کَرَان